اِنسانَس ہَسا چھِ واریاہ چیٖز آسان تِم یِم زَن أمِس زِنٛدَگی منٛز خوشی دِنۍ یِم زَن میانہِ زِنٛدَگی منٛز زیادٕ خوشی چھِ دِوان تِم ہَسا چھِ میٲنۍ فرٛؠنٛڈٕز میٲنۍ فیملی بیٚیہِ ہَسا چھِ کینٛہہ گیمٕز مطلب ییٚمہِ سۭتۍ بہٕ زیادٕ خۄش چھُس گژھان فرٛؠنٛڈٕز یِم ہَسا میٲنۍ چھِ ییٚمہِ ساتہٕ تہِ اَسہِ ٹایِم چھُ آسان أسۍ ہَسا چھِ سُہ سُپینٛڈ کَران کینٛہہ پِکنِک سپاٹسَن پؠٹھ چھِ أسۍ گژھان یَتھ منٛز پہلگام یِی یَتھ منٛز گُلامرگ چھِ یِوان یا لَداخ چھِ أسۍ کؠن ٹٕرَپ کَران پٕلان تہٕ أسۍ چھِ اور گژھان أسۍ چھِ پَنُن ٹایِم سپؠنٛڈ کَران اَسہِ چھُ واریاہ تہِ مَزٕ یِوان تہٕ أسۍ چھِ واریاہ زیادٕ خۄش یِم چیٖز کرنہٕ سۭتۍ گژھان تہٕ بیٚیہِ ییٚمہِ ساتہٕ أسۍ پنٛنہِ فیملی منٛز چھُس آسان تہٕ تمہِ ساتہٕ ہَسا چھُ اکھ الگٕے اکھ خوشی اِنسان فیٖل کَران پنٛنِس مٲلِس ماجہِ نِش بیٚہنہٕ سۭتۍ تہٕ بے یِم ہسا یِم گیمٕز تہٕ سٕپوٹٕس ووٚن مےٚ سٕپوٹٕسَس منٛز ہسا چھِ مےٚ فُٹ بال واریاہ زیادٕ پسنٛد ییٚمہِ ساتہٕ تہِ بہٕ فٹ بال وٕچھان چھُس چاہے بہٕ ٹی وی پؠٹھ آسہٕ وٕچھان یا بہٕ سیود پانہٕ لایِو آسہٕ وٕچھان بہٕ ہسا چھُس واریاہ زیادٕ خوشی پسنٛد کران ییٚمہِ ییٚمہِ سب تِکیاز تہِ بہٕ چھُس پانہٕ تہِ یہِ گیم گِنٛدان تہٕ یہِ ہسا چھِ واریاہ اکھ اصل سٕپوٹ تہٕ اِنسان چھُ واریاہ خۄش گژھان ییٚمہِ ساتہٕ یہِ اِنسان گِنٛدان چھُ